سون گام چھُ وارِیاہ زیادٕ اصٕل اتھ منٛز چھُ ٹرٛانٛسپورٹ سِسٹم تہِ وارِیاہ زیادٕ ٹھیٖک ہر کانٛہہ چیٖز چھُ اتھ منٛز ٹھیٖک سٲنۍ یۄس گرٛوتھ چھِ سۄ چھِ وارِیاہ زیادٕ اصٕل سٲنۍ کنَسٹرٛکشن سۄ تہِ چھِ وارِیاہ زیادٕ ٹھیٖک پٲٹھۍ پکان ییٚمہِ سۭتۍ نہٕ اِنسانَس نۄقصان چھُ واتان کہیٖنۍ بیٚیہِ چھُ اتھ منٛز سُہ ہیٚلٕتھ کیر تہِ وارِیاہ زیادٕ اصٕل بہٕ چھیٚس پننہِ اَتھ کنٹرٛی وارِیاہ زیادٕ سپورٹ کران زِ یہِ چھِ وارِیاہ زیادٕ اصٕل شُکریہ